اَسَلامُ علیکُم یُس یہِ سون ڈِسٹِرٛک چھُ ڈِسٹِرٛک شُپیَن یہِ چھُ ہِلی ایریا یَتھ منٛز چھِ زیادٕ یِوان ہِلی ایریا پٕلین ایریا چھُنہٕ یہِ کِہیٖنۍ تہِ امہِ موٗجوٗب چھِنہٕ اَسہِ زیادٕ یۄس ٹرٛین ہٕنٛز سٔروِس چھِ آسان ٹرٛین چھَنہٕ اَسہِ یور زیادٕ یِوان کِہیٖنۍ دۄیِم کَتھ گٔیے یِم ہُم گاڑِ چھِ بَسہٕ میٹَڈار تِم تہِ چھِنہٕ یور زیادٕ پَکَان پَکان تہِ چھِ کُنہِ کُنہِ سایڈَس تہٕ مگر زیادٕ چھِنہٕ پَکان اَسہِ چھِ یِمٕے لَکچے لَکچے گاڑِ یور پَکان یا آسہِ سوموٗ یُس اَکہِ سٹینٛڈ پٮ۪ٹھ بیٚیِس سٹینٛڈَس تام گژھِ تہٕ یہِ آسہِ پَنٕنۍ کانٛہہ پٔرسٕنَل گٲڑۍ پرٛیویٹ ٹرٛانٕسپوٹ ییٚمِس آسہِ تہٕ سُہ پرٛیویٹ ٹرٛانٕسپوٹٕے چھِ ییٚتہِ زیادٕ پَبلِک ٹرٛانٕسپوٹ چھُنہٕ ییٚتہِ زیادٕ تَمیُٚک چھُنہٕ ییٚتہِ زیادٕ حِساب کِتاب اَصٕل کِہیٖنۍ اَسہِ چھِ واریاہ دِقت گژھان تہٕ جہازٕچ وَہازٕچ چھَنہٕ کَتھٕے یِم اِیَرپوٹ وِیَرپوٹ چھِ یی نہٕ ییٚتہِ کیٛازِکہِ یہِ چھُ یَتھ چھُ زیادٕ بیک وٲڈ ایریِہی یِوان تہٕ جہازٕ اَڈَن وہازٕ اَڈَن ہٕنٛز چھَنہٕ یور کَتھٕے کینٛہہ البتہ یُس پبلِک ٹرٛانَسپوٹَس منٛز چھِ ییٚتہِ زیادٕ یِوان یِمٕے یہِ سوموٗ ووموٗ چھِ یور پَکان تہٕ بیٚیہِ ییٚمِس آسہِ پَنٛنی کانٛہہ گٲڑۍ تہٕ ہُتھ پٲٹھۍ چھِ اَسہِ واریاہ زیادٕ دِقت گژھان اَسہِ آسہِ اگر سرینگر آسہِ گژھُن تہٕ اَسہِ چھِ سوموٗوَسٕے پٮ۪وان گژھُن ٹرٛینہِ ہِنٛزۍ سٔروِس چھَنہٕ ایویلیبٕل کِہیٖنۍ اگر ٹرٛین آسہِ ہا اَکھ آسہِ ہا کِراے تہِ پٮ۪وان کَم بیٚیہِ آسہٕ ہَو ٹایمَس پٮ۪ٹھ واتان اَسہِ چھُ واریاہ مُشکِل واریاہ دِقت گژھان اگر أسۍ مین سِٹی یۄس أسۍ سرینگر وَنو شہر گژھنَس تام چھِ اَسہِ واریاہ مُشکلات یِوان اَسہِ چھُ گۄڈنٮ۪تھ پُلۄوم پٮ۪وان گژھُن پٕلوٲم کِنۍ گژھُن پٮ۪وان یا یا پیٚیہِ اَسہِ گۄڈنٮ۪تھ اِسلام آباد وَسُن تہٕ اِسلام آباد کِنۍ پیٚیہِ گژھُن تہٕ روڑ چھِ ییٚتہِ تیٖتہِ مطلب ٹھیٖک ٹھاک چھِ مگر گامہٕ پَتہٕ گامہٕ یِم لِنٛک روڑ چھِ تِم چھِنہٕ اَصٕل کینٛہہ البتہ ڈِسٹِرٛکَس تام یُس روڑ چھُ یُس فار ایگزامپٕل شُپیَن پٮ۪ٹھ اننت ناگ چھُ گژھان شُپیَن پٮ۪ٹھ کۄلگوم چھِ تِم چھِ توتہِ ٹھیٖک مگر یِم لِنٛک روڑ چھِ تِم چھِنہٕ زیادٕ اَصٕل کِہیٖنۍ تِمو سۭتۍ تہِ چھِ واریاہ پریشٲنی گژھان لُکَن تہٕ بیٚیہِ یُس یہِ چھِ باقٕے چیٖز چھُ آسان یورٕ میجِکہٕ تِم آسن تِم وینہٕ پینہٕ تِم تہِ چھِنہٕ یور پَکان زیادٕ کینٛہہ تہٕ بیٚیہِ یِم ٹانٛگہٕ ٲسۍ آسان کُنہِ سایڈَس برونٛٹھ تہٕ تِم تہِ چھِنہٕ یور پَکان زیادٕ کِہیٖنۍ کیٛازِکہِ یہِ چھُ ہِلی ایریا یور چھِ زیادٕ یِمٕے اگر کٲنٛسہِ کانٛہہ گٲڑیٛا وٲڑیٛا آسہِ اگر نہٕ یَتھ گامَس منٛز کُنٕے گٲڑۍ پیٚیہِ گژھِ کِہیٖنۍ تور چھُ پایدَل پٮ۪وان گژھُن چلو شُکریہ